نہ اَسہِ چھُنہٕ تِتھ پٲٹھۍ ویٚٹنری ڈاکٹر پَننِس ایریاہَس منٛز حلانکہِ اَسہِ چھُ پیٚوان تھوڑا بہت اَکھ گام دوٗر گژھُن تَتھ منٛز چھِ اَسہِ ویٹنٔری ڈاکٹر اکھ تہٕ بیٚیہِ تِم کینٛہہ عام چیٖز یِم أسۍ پنٛنٮ۪ن جاناوارَن ہٮ۪کو دِتھ گاسہٕ یہِ ہَسا یہِ یا کَمہٕ تِم چھِ تِمَن یا نُنہٕ کٕنۍ چھِ یِوان سُہ ہٮ۪کو أسۍ تِمَن دِتھ تہٕ ییٚمہِ سۭتۍ تِم ہیٚلدی روزن تِم روزن صحت منٛد تہٕ بیٚیہِ پٔتۍ مےٚ لَٹٮ۪ن لگ بگ دہ پنٛداہ دۄہ گٔے ییٚمہِ ساتہٕ مےٚ میٛٲنۍ تِم میٛٲنۍ مےٚ چھِ گاو گَرِ سۄ آیہِ تٔمِس حظ چَک اَپ کَرنہٕ تہٕ سۄ درٛایہِ ٹھیٖک واریاہ زیادٕ تہٕ بیٚیہِ خاص کَر زیادٕ پونٛسہٕ چھِنہٕ لَگان اَسہِ یہِ ہَسا یہِ جاناوارَن ہٕنٛدِس صحتَس پٮ۪ٹھ خرٕچ چھِنہٕ زیادٕ پونٛسہٕ گژھان کینٛہہ تہٕ نارملی چھِ گژھان پونٛسہٕ خرٕچ تیٖژاہَن جینؤنٕے